اسلام علیکُم اکہِ کُلیُک خیال کٕتھ کنٮ۪تھ تھاوو أسۍ تہٕ گۄڈنٮ۪تھ چھُ وٕچھُن أکِس کُلِس مان ژٕ اتھ کِژھ میٚژ چھِ تہٕ تمہِ پَتہٕ چھِ تَتھ گُڈٲے کَرٕنۍ کھاد تراوٕنۍ آب دیُن رِگُلَرلی چھُ تَتھ آب دیُن تہٕ سَنلایٹہِ ہٕنٛز چھِ تَتھ ضروٗرَت نیٚوٹرشنہِ ہٕنٛز چھِ ضروٗرَت کُل گٔژھِنۍ أسۍ سَمجِن اتھ کیاہ چھُ ضروٗرَت کمہِ ساتہٕ کُس چیٖز چھُ اتھ نیٖڈ تہٕ وۄنۍ چھُ وٕچھُن اگر کینٛہہ ویدَر کَنڈِشَنز خَراب آسہِ یا ڈراٹس آسہِ امہ وِزِ کیاہ کَرَو أسۍ کُلہِ خٲطرٕ اگر ڈراٹھ آسہ خۄشک سٲلی گَژھِ اَسہِ چھُ تھاوُن آب جمع ڈیمَس مَنٛز تہٕ پَتہٕ چھُ اَتھ دیُن واٹَر فرام ایر مَطلَب کُنہِ مِشیٖن سۭتۍ چھُ اتھ آب چھَکُن تہٕ اَدٕ ہیٚکہِ یہِ کُل سیف روٗزِتھ تہٕ بیٚیہِ چھِ اتھ وَقتہٕ وَقتہٕ وِزِ کھاد تراوٕنۍ وۄنۍ اَگَرے یہِ ویٚدَر کَنٛڈِشَن مَسلہٕ آسہِ اتھ آسہِ سَن لایٹہِ ہٕنٛز ضروٗرَت اَسہِ چھ تمہِ ساتہٕ اتھ سَن لایٹہِ کُن آٹِفِشَل سَن لایٹ دِنۍ أکِس کُلِس چھِ آسان ضروٗرَت واریاہ زیادٕ یِتھ پٲٹھۍ ہیٚکو أسۍ پَننٮ۪ن کُلٮ۪ن ہُنٛد کیر کٔرِتھ